یِم باقٕے مذہَبَن ہٕنٛد لُکھ چھِ آسان تِم چھِنہٕ یِتھ پٲٹھۍ سٮ۪لبرٛیٹ کَران عیٖدالفطر یا محرم کِہینۍ عیٖدُالدحیٰ الضحیٰ چھِ کَران واریاہ مُسلمان سٮ۪لبرٛیٹ عیٖدالضحیٰ ہُک دۄہ چھِ أسۍ قۄربان کَران قۄربانُک مطلب چھُ کانٛہہ جانوَر ذَبح کَران تَتھ چھِ اَسہِ قۄربانٕچ نِیَت آسان کٔرمٕژ پَتہٕ چھُ سُہ أسۍ بٲگراوان پوٗرٕ گامَس یا پنٛنٮ۪ن رِشتہٕ دارَن پَنٛنٮ۪ن ہَمسایَن پَنٛنٮ۪ن دوستَن یِتھَے پٲٹھۍ کَرو أسۍ عیٖدالفطرٕچ کَتھ عیٖدالفطرُک دۄہ چھِ أسۍ پٮ۪وان فِطر کَڑن یوٗتاہ أسۍ یوٗتاہ أسۍ بَتہٕ چاہے أسۍ توٚمُل چھِ کھٮ۪وان کٲشُر توٚمُل چھِ کھٮ۪وان اَسہِ چھِ پٮ۪وان تمے حِسابہٕ فِطر کَڑُن ہر أکِس نَفرَس چھِ الگ الگ فِطر آسان اگر گَرَس منٛز نَفر ژور چھِ گوٚو ژورَن نیرِ اَسہِ فِطر أسۍ چھِ تمہِ دۄہ سٲری سِنۍ رَنان تہٕ پَنٛنٮ۪ن دوستَن رِشتہٕ دارَن دعوت کَران اَکھ أکۍ سُنٛد گَرٕ گَژھان تِمَن بوٚڈ دۄہ مُبارک کَران وۄنۍ کَرو أسۍ کَتھ مُحرم حل حرامٕچ مُحرم الحرام چھُ سُہ اَکھ رٮ۪تھ یَتھ منٛز غَمے حُسٮ۪ن چھِ أسۍ بَناوان یا کہ یُس وَنو أسۍ کہ سُہ چھِ یِنہٕ وول پانٛژھ دۄہ پَتہٕ چھِ محرم الحرامٕچ تیٲری وُنۍ کہِ پٮ۪ٹھَے چھِ أسۍ تیٲری کَران محرَمٕچ وۄنۍ لاگَو أسۍ بٮ۪نَر لاگو أسۍ یا کہ أسۍ کَرو ماتَم دٲری چھِ أسۍ کَران مُحرَمَس منٛز باقٕے مَذہَبَن ہُنٛد لُکھ شِیِو لُکو وَرٲے چھِنہٕ زیادٕ لُکھ محرمَس منٛز محرمَس سۭتۍ رٲبطہٕ تھَوان یا کہ أسۍ وَنو کہ محرمَس کُن یِوان شِیا مَذہَبٕکۍ لُکھ چھِ مُحرم الحرام بَناوان تِم چھِ غَمے حُسین علیہ السلام تو وَالسلام منٛز وَدان سُہ غَمے حُسین یٔمۍ أسۍ ہیٚچھنٲے مٕتۍ چھِ واقعہ کربلا دَرسے کربلا تہٕ دَرسے زِندٕگی یٔمۍ أسۍ ہیٚچھنٲے مٕتۍ چھِ تٔمِس حُسین علیہ السلامَس پٮ۪ٹھ چھِ أسۍ وَدان تٔمِس حُسین علیہ السلامَس تٔمۍ سٕنٛدِس ترٛیشہِ دٲدِس پٮ۪ٹھ چھِ أسۍ وَدان یا کہ تٔمۍ سٕنٛدٮ۪ن مَزلوٗمَن پٮ۪ٹھ چھِ أسۍ وَدان أسۍ کَرو کَتھ جِناب زینَب ہُنٛد سَہ اَکھ سۄ لیڈی یۄس وَنو أسۍ یہِ چھے پوٗرٕ دُنیِہٕچ مٲلکِن یٔمۍ پَنٕنۍ بٲے قۄربان کٔرۍ تہٕ یہِ دیٖن تھوٚوُن زِنٛدٕ أسۍ چھِ ماتَم دٲری تِتھ پٲٹھۍ دِوان اَنجام زِ أسۍ کَرو سُے سیٖنا زٔنی یۄس تمہِ وِز تِمو شُہداہو کٔر